مےٚ چھِ ییٚمہِ کرٛافٹِنٛگ ہُنٛد واریاہ زیادٕ شوق مےٚ چھِ یہِ آرٹ کہِ بہٕ چھَس بناوان واریاہ چیٖز گَرٕ سجاونہٕ خٲطرٕ جیسے کہ مےٚ بہٕ چھَس بناوان یِم ٹھوٗلہٕ گَتہٕ چھِ آسان تِمَن چھَس بہٕ تِم ٹھوٗل یَتھ منٛز ٹھوٗل آسان چھِ تِمَن چھَس بہٕ کران تِم چھَس بہٕ تِم ٹوٗرۍ ہی بناوان تہٕ تَمہِ پَتہٕ تور مےٚ تِمَن پَن کوٚرمَکھ منٛزباگ زَدٕ پَتہٕ تورٕ مَکھ پَن بیٚیہِ لٲگۍمَکھ تِمہٕ تِم مالہِ پھٔلۍ مالہِ پھٔلۍ لٲگۍمَس بیٚیہِ لٲجمَکھ پٮ۪ٹھ کَنہِ پَتہٕ تُج تِمَن سارنی کٔرِم یِکوَٹہٕ گَنٛڈ بنٲومَکھ اَکھ تُج ہِش تہٕ پَتہٕ لوگُم لَبہِ تَمہِ سۭتۍ کیٛاہ چھِ گژھان تِم چھِ واریاہ زیادٕ سَجان پَتہٕ بنٲومَکھ تھٲیِم أکِس جایہِ اَلہٕ وُنٛد تَمہِ سۭتۍ چھَس بہٕ تھاوان لَبہِ تِمَن تَمہِ سۭتۍ چھِ تِم واریاہ زیادٕ اَصٕل روزان بہٕ چھَس مےٚ چھِ واریاہ زیادٕ اَمہِ آٹُک شوق یا پیٖٹۍ یۄس آسان چھےٚ گَتہٕ گَتوٗ پیٖٹۍ چھِ آسان تَتھ چھَس بہٕ کران کٲم تَتھ چھَس بہٕ کٲم کران تَتھ سُہ سۄ ژٔٹ مےٚ گول شیپہِ منٛز ژٔٹٕم پَتہٕ کٔرمَس کٲم لٲگۍمَس أنٛدٕرۍکِنۍ تہِ تِم شٮ۪لَف وَلَف اصۭل پٲٹھۍ تَمہِ سۭتۍ چھَس بہٕ سُہ یُس سُہ گُلوٗ گَم چھِ آسان یُس سُہ واٹھ چھِ آسان یُس سُہ چِپکاوان چھِ یِمَن تٔمی سۭتۍ چھَس بہٕ یِم چِپکاوان تہٕ بنووُم اَکھ شو اَ اَلہٕ مٲرۍ ہِش تَتھ پَتہٕ تھٲیِم أنٛدرٕ تَتھ واریاہ زیادٕ پوشہِ گَملہٕ یا تِژھ لایٹِنٛگ کٔرمَس اَصٕل لایِٹ تھَیمَس ییٚمہِ سۭتۍ سُہ سَجہِ ہہ کَمرَس منٛز تِتھ کَنۍ کوٚر مےٚ ڈٮ۪کُوریٹ یا یُس ییٚمہِ سۭتۍ وَنان چھِ سُہ پَن یُس سُہ یِیَر چھِ آسان تَتھ بنٲے مےٚ تِم پوش یِم تِم آسان چھِ یِم بِنیانَن تہِ چھِ تِم پوش لگان تِمَے لٲگۍ مےٚ تَتھ بیٚیہِ ترٲیمَکھ مالہِ پھٔلۍ بیٚیہِ یِم تَتھ ییروٗ تِم ٹھوٗل ہی چھِ بناوان تِم تہِ بنٲیِم تِم بنٲیِم اَکھ أکِس پَتہٕ تھٲیِم تِمہٕ لٲگۍمٕتۍ چھِم تِم لَبہِ مےٚ چھِ واریاہ زیادٕ أمۍ آرٹ تہٕ کرٛیفٹ ہُنٛد شوق تہٕ بیٚیہِ چھَس بہٕ واریاہ زیادٕ یِمہٕ دوٗر چھِ ہٮ۪کان اِنسان گَرِ بنٲیِتھ تِم چھَس بہٕ بناوان تِمَن مالہِ پھٔلۍ چھِ اَنان بازرٕ پَتہٕ چھِ بناوان تِمَن گَرِ پَنٛنہِ حسابہٕ دوٗر ییٚمہِ حساب کَلرُک خۄش چھِ گژھان تَمہِ کَلرُک چھِ بناوان مےٚ چھِ واریاہ زیادٕ خۄش گژھان یِم چیٖز بناوٕنۍ بہٕ چھَس واریاہ چیٖز ہٮ۪کان گَرِ بنٲیِتھ تَمہِ برٛونٛہہ تہِ ٲسۍ مےٚ أمۍ برٛونٛہہ تہِ چھِ مےٚ واریاہ چیٖز بنٲیمٕتۍ یِم مےٚ گَرِکٮ۪ن تہِ چھِ پسنٛد ییٚمہِ سۭتۍ بہٕ کیٛاہ چھَس کران گَرِ گَرٕ چھَس ہٮ۪کان سجٲیِتھ یا فوٹو فرٛیم چھَس بہٕ بناوان فوٹو فرٛیم خٲطرٕ چھَس بہٕ سُہ گَتہٕ اَنان تَتھ چھَس بہٕ أنٛدۍ أنٛدۍ تِم کَلَر کران تِمہٕ یِمہٕ چھِ آسان جَلگوجہِ کَنٛجہِ چھِ آسان تِمَن چھَس بہٕ کران کَلَر پَتہٕ چھَس بہٕ تِم فوٹو فرٛیمَس أنٛدۍ أنٛدۍ لاگان یُس سُہ پَنہٕ ؤتھٕر ہیوٗ چھِ تَتھ بنان تہٕ پَتہٕ چھَس بہٕ تَتھ أنٛدرٕ ترٛاوان فرٛیم مگر یُس تَتھ پانہٕ ؤنۍ واٹھ چھِ کران تَمۍ موٗ تَتھ خٲطرٕ چھَس بہٕ سُہ سُہ فِویٖسِٹِک سُہ گُلوٗ سِٹِک اَنان یُس تِمَن پانہٕ ؤنۍ میلِتھ چھِ تھاوان مےٚ چھِ واریاہ زیادٕ أمۍ آرٹ کرٛیفٹ ہُنٛد شوق یِتھ کَنۍ یوٗٹیوٗبَس پٮ۪ٹھ تہِ چھِ آز ہاوان کیٛاہ کٔرِو کِتھ پٲٹھۍ کٔرِو اگر مےٚ کُنہِ تہِ ساتہٕ چھِ کاںٛہہ کَنفیوٗجَن روزان چھِ کانٛہہ چھَس بہٕ دپان بہٕ کَرٕ ہا یَتھ کیٚنہہ یُس تہِ مےٚ دٮ۪ماغَس منٛزچھُ یِوان کِہیٖنۍ تِنہٕ بہٕ چھَس سُہ چیٖز یوٗٹیوٗب پٮ۪ٹھ وٕچھان پَتہٕ چھَس بہٕ سُہ پانہٕ بناوان تَمہِ سۭتۍ کیٛاہ چھِ گژھان مےٚ چھِ تَمہِ سۭتۍ یِہوٚے مدت ہِش میلان تاکہِ بہٕ چھَس ہٮ۪کان یِم باقٕے چیٖز چھِ آسان تِم چھِ چھَس بہٕ اَصٕل پٲٹھۍ پَتہٕ بناوان یِم تہِ مےٚ خۄش چھِ گژھان تِم چیٖز چھَس بہٕ بناوان یا تَمہِ برٛونٛہہ تہِ چھےٚ مےٚ بیٛاکھ سُہ تار ہِش تَتھ چھِ مےٚ سۄ پاوَر ترٲومٕژ کَنٮ۪کٹ کوٚرمُت تار أنِم سۄ چھِ مےٚ ؤرمٕژ أکِس سٔرکَل گول تار أنۍمٕژ سۄ ؤجمٕژ أنٛدۍ أنٛدۍ تَتھ پَتہٕ تَتھ ٲسۍ لایِٹہٕ کٔرِتھ تِم وَجَم تَتھ أنٛدۍ أنٛدۍ تَمہِ سۭتۍ کیٛاہ پَتہٕ تھومَس پاوَر جوٗڈِتھ پَتہٕ چھَس بہٕ تَتھ سُچ ترٛاوان یَلہٕ تَتھ چھےٚ یِوان لایِٹ پَتہٕ چھَسَس سٲرۍسی کَمرَس منٛز گژھان اصٕل پَنٛنہِ آیہِ چھِ ہٮ۪کان اِنسان چیٖز بنٲیِتھ گَرِکۍ تہِ چھِ تَمہِ سۭتۍ خۄش گژھان کیٛاہ چھٕ بناوان یا کاکدَس چھِ بناوان تِمہٕ تِم ٹوٗکرِ تِمہٕ زٲنہٕ چھِ بناوان کاکدَس کٮ۪نچی چھےٚ تَمۍ خٲطرٕ پٮ۪وان ضوٚرتھ یا یِہوٚے گِلوٗ سِٹِک یا گَم یِہوٚے واٹھ چھِ پٮ۪وان تَمہِ خٲطرٕ ضوٚرتھ ییٚمہِ سۭتۍ کیٛاہ چھِ گژھان تِم چھِ ہٮ۪کان تالوَس چِپکٲیِتھ لَبَن چھِ ہٮ۪کان لٲگِتھ ییٚمہِ سۭتۍ واریاہ زیادٕ خوشوُن واریاہ زیادٕ خوٗبصوٗرت چھِ یہِ گَرٕ بنان بیٚیہِ چھِ واریاہ زیادٕ خۄش گژھان پَنٕنۍ چیٖز وٕچھِنۍ لَبَن لٲگِتھ پَنُن آرٹ آسُن پَنُن کرٛیفٹ آسُن یِم چیٖز بناونہٕ خٲطرٕ یوٗٹیوٗب کِنۍ تہِ چھےٚ واریاہ زیادٕ مدد میلان یِم چیٖز بناونَس تہٕ تَمہِ سۭتۍ چھَنہٕ پَتہٕ اگر کُنہِ تہِ جایہِ چھےٚ کانٛہہ پرٛابلِم روزان سۄ چھِ گژھان دوٗر یوٗٹیوٗب پٮ۪ٹھ چھِ وٕچھان یا بدل کانٛہہ گوٗگلہٕ پٮ۪ٹھ چھِ وٕچھان کیٚنہہ یِمہٕ یِمَن چھِ بناوان کھویا یِم چھِ آسان یِم آیِس کرٛیٖم چھِ کھٮ۪وان تِمَن تِم چھِ تِمَن لورٮ۪ن چھِ ہٮ۪کان اِنسان سُہ بنٲیِتھ سۄ زٲن ہِش بنٲیِتھ یَتھ منٛز پَتہٕ پٮ۪ن چھِ روزان یَتھ منٛز پَتہٕ باقٕے چیٖز یا یِم بُرُش چھِ روزان یا یِم کرٛیٖم چھےٚ روزان یِم چیٖز چھِ ہٮ۪کان تَتھ منٛز روٗزِتھ تِم چھِ پانہٕ ؤنۍ چِپکاوان تِمَن چھےٚ واریاہ دٔر سہ زٲنۍ بناوان یا ییرُوَس چھِ بناوان تِمہٕ تِمہٕ پَنہٕ ؤتھٕر چھِ بناوان ییروٗ کہِ اَنان چھِ تَمہِ سۭتۍ تہِ چھِ بناوان واریاہ مےٚ چھِ واریاہ زیادٕ خۄش گژھان یہِ آرٹ تہٕ کرٛیفٹ تَمی موٗجوٗب چھِ مےٚ گَرَس منٛز بنٲیمٕتۍ واریاہ تِم چیٖز یِم مےٚ گَرِکٮ۪ن تہِ چھِ یِوان پسنٛد یِم مےٚ پانَس تہِ چھِ واریاہ زیادٕ پسنٛد